کیٛاہ تۄہہِ نِش چھا کانٛہہ ترتیٖب تاکہِ یِمہٕ جاناوار وُڈوٕنۍ جانور چھِ یَم یِن تُہنٛدِس باغس منٛز تُہۍ چھُوا پھل تہٕ ترٛریش یِمَن جاناوَارَن تراوان آ اَسہِ نِش چھِ واریاہ طٔریٖق یِم جاناوَار پَن پَنٛنِس باغَس کُن مٲیِل کَرٕنۍ کَر کَران ییٚمہِ سۭتۍ أسۍ یِم پَنٛنِس باغس کُن مٲیِل ہٮ۪کوُکھ کٔرِتھ أسۍ ہٮ۪کو یِمَن خٲطرٕ پھل ترٲیِتھ تریش تھٲیِتھ آ أسۍ چھِ پَننِس باغَس منٛز تریش تہٕ پھل جاناوَارن خٲطرٕ تراوان